بالکل مےٚ ہسا چھِ پَنٛنہِ لایفہِ منٛز کٔرۍ مٕتۍ کینٛہہ چَلینٛجِز فیس ایز اےٚ ٹرٛیولَر یَتھ منٛز ہَسا أسۍ وَنو گۄڈٕ رٮ۪سٹ روٗمٕز اِنسان ییٚتہِ رٮ۪سٹ چھُ کَران مطلب ہوٹَلٕز چھِ اَتھ منٛز یِوان ییٚتہِ زَن اِنسان سٕٹے چھُ کَران جوٗرِنٛگ ٹرٛاولِنٛگ اَتہِ ہَسا چھِ واریہو قٕسمٕچ پرٛابلِمٕز پٮ۪وان فیس کَرنہِ تہٕ بیٚیہِ ہَسا چھِ اَتہِ یِم اَتہِ یُس فُڈ چھُ ملان یا رٮ۪سٹرٛونٛٹَن منٛز چھُ فُڈ ملان تٔم نہ ہا چھِ ہٮ۪کان تِمٕے فُڈٕز اَسہِ اٮ۪ویلیبٕل کٔرِتھ کینٛہہ یِم ہَسا أسۍ تِمَن وَنو لِمِٹِڑ اوٚپشَنٕز ہَسا چھِ آسان تَتہِ تہٕ بیٚیہِ یِم فِلِنٛگ سٹیشَنٕز یا أسۍ وَنو یِمَن تِلہٕ پَمپ یِم زَن آسان چھِ یِم ہَسا چھِ واریاہ دوٗر دوٗر آسان واقع تہٕ تَو موٗجوٗب اَگر پٮ۪ٹرول یا گیس آسہِ بَرُن سُہ ہَسا چھُ پٮ۪وان گۄڈَے تَمیُٚک اِنتظام کَرُن تہٕ تِکیاز تہِ اَتہِ ہَسا چھِ واریاہ دوٗر دوٗر پٮ۪ٹھ آسان یِم فِلِنٛگ سٹیشَنٕز